ییٚتہِ چھُ یِوان واریاہ فیمَس فُڈَس منٛز یِم ییٚتہِ مانٛنہٕ چھُ یِوان یِمَن منٛز چھُ اَکھ پہلوانٕز فُڈ کوٹ چھُ یِوان یہِ چھُ وٮ۪جٹیریَن چھُ یہِ یہِ چھُ وٮ۪جٹے اَمرِتسٔری کُلچا ہَٹ چھُ اٮ۪تھَنٹِک اَمرِتسٔری فُڈ چھُ یہِ کھانا خزانَہ چھُ بَلگوترٛا وٮ۪شنو رٮ۪سٹورٮ۪نٛٹ چھُ نَتھوٗز رَسوے چھُ آر اٮ۪م پی رٮ۪سٹورٮ۪نٛٹ چھُ

آر چھِ یِم چھِ واریاہ کیٚنٛہہ یُہُنٛد یُس یہِ موشوٗر چھُ کھٮ۪ن چٮ۪ن یِہُنٛد یہِ چھِ ماننہٕ یِوان منٛز